وعلیکُم سلام اسلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھۍ چھُوا اَہَن حظ أسۍ چھِ تٔتی پٮ۪ٹھ اَہَن حظ اَہَن حظ

ٹھیٖک چھُ اَہَن حظ نیرِ نیرِ حظ ٹھیٖک چھُ ٹھیٖک چھُ نیر حظ أکِس نمبرَس حظ گژھان اَٹھوٚوُہ ساس ریٹ زٕ نَم زٕ نمبرَس گَژھان اَرداہ ساس رنٛگ حظ چھُ اَکھ نمبر رنٛگ چھُ کُنہِ زیادٕ سیٖر اکھ نمبر

کیٚنٛہہ نہَ حظ پرواے أسۍ حظ کَرو ڈِسکاوُنٛٹ ییٚلہِ تۄہہِ واریاہ گاڑِ چھَو ضروٗرت أسۍ کَرو ڈِسکاوُنٛٹ تۄہہِ حظ دِمہو وۅنۍ وۅنۍ چھُو تۄہہِ پانٛژاہ گاڑِ ضروٗرت تۄہہِ دِمہو شَتوُہ ساس دِمہو حظ اکھ نَمبر زٕ نَمبر پیٚیہِ حظ سَداہ ساس اَہَن حظ یہِ اَسہِ حظ چھِ برابر یِوان گٲڑۍ تۄہہِ حظ اَتہِ اَہَن حظ تیٚلہِ حظ کَتہِ ہیٚژِ اور أژِتھ تیٚلہِ تھٲے أتۍتھٕے سَڑکہِ نِش ترٛایہِ سَیرِ تیٚلہِ ٹھیٖک چھُ سڑکہِ پٮ۪ٹھَے ترٛایِہِ تِیَلہِ کیٚنٛہہ چھُنہٕ تُہۍ یی زیٚو پگاہ أتۍتھٕے کَرو کَتھ باتھ تہِ بیٚیہِ اگر ایٚڈوانٕس تہِ ترٛٲوِو اَہَن حظ تُہۍ کٔرۍزیٚو مےٚ فون برٛونٛٹھٕے فون بہٕ آس کُنہِ جایہِ میٖٹِنٛگ ویٖٹِنٛگ منٛز تۄہہِ کٔرۍزیٚو برٛونٛٹھٕے فون بہٕ آسہٕ ایٚویلیبُل تٔتۍتھٕے اَدٕ حظ اسلامُ علیکُم وعلیکُم سَلام